وٕچھو حظ اَگر أسۍ وٕچھو اَسہِ کٔشیٖر منٛز اَسہِ چھُنہٕ ہابِیَن کُن زیادٕ کوٚرمُت کِہیٖنۍ تہِ نہ چھِ اَسہِ زیادٕ تیٖژاہ ہابی آسان کِہیٖنۍ آ البتہ وَنۍ چھُ پَنُن سُپیر ٹایم چھُ تَتھ منٛز چھِ آز زیادٕ کھۄتہٕ زیاد اگر أسۍ وٕچھُو سوشَل میٖڈیہُک أسۍ چھِ یَتھ منٛز زیادٕ کھۄتہٕ زیادٕ سوشَل میٖڈیا چَلاوان یَتھ منٛز زن فیس بُک چھُ ٹُوِٹر چھُ تہٕ بیٚیہِ اگر کیٚنٛہہ تیوٗتاہ ٹایم ٲس تَتھ منٛز کَرو گَرِچ کٲم تہٕ باقٕے نہ حظ چھُنہٕ یِتھ کٔنٮ۪ن ہابی خٲطرٕ ٹایم مِلان کیٚنٛہہ اَکھ وۄنۍ چھُ تمہِ پَتہٕ تہِ چھُ اکھ اِنسان پَنٕنۍ کٲم کَرنہٕ خٲطرٕ پَنٕنۍ چیٖز کَرنہٕ خٲطرٕ چھُ سُہ کَڑان اورٕ یورٕ اورٕ یورٕ کیٚنٛہہ ٹایمہٕ وایمہ چھُ سُہ کَران تَوَے حظ چھِ أسۍ کَرٕنۍ کٲم یُس مےٚ ریٖسنٹلی اکھ ہابی چھِ بَنٲومٕژَن پَنٕنۍ سُہ چھُ فِشِنٛگ فِشِنٛگ اوس مےٚ یار اَکھ کَران تٔمِس سُہ اوس تٔمِس اوس ڈسپٮ۪رشن ڈِپرٛٮ۪شَن اوس تٔمِس سَن تَمہِ خٲطرٕ اوس سُہ تھومُت تٔمِس علاج تہِ مگر تٔمۍ کٔر کٲم تٔمۍ کٔر مےٚ حٲل دوٚپُن ہے یِتھ کَن کَرو کٲم أسۍ تہِ کَرو تھوڑا بہت اَتھ کُنَتھ تہٕ ژٕ کیٛاہ چھُکھ پَران تہٕ مےٚ تہِ باسیو یہِ ٹھیٖک ٹھاک حالا نکہِ کہِ تگن اوس نہٕ مےٚ تہِ کِہیٖنۍ مگر مےٚ دوٚپ چَلو ہیٚچھِو واریاہ چیٖز مگر اَتھ چھُ بیٚیہِ ٹایم چھُ اِنسان ہیٚچھان تو پَتہٕ کٔر مےٚ کٲم اَسہِ میٲنۍ ریٖسَنٹلی أنۍ مےٚ پَنٕنۍ فِشِنٛگ راڈ اَکھ نٔوٕی سَہ أنۍ مےٚ لگ بگ کاربن فایبرٕچ پنٛداہ شیٚتھ رۄپیہِ موٹر ووٹر ہیٚتھ بیٚیہِ یِہوے حظ یہِ پٮ۪ن کَٹ تہٕ بیٚیہِ باقٕے چیٖز چھِ اَتھ زٕ وٲلۍ أسۍ چھِ وَنۍ تَنہٕ پٮ۪ٹھ گۄڈنِکٮ۪ن دۄہَن ییٚلہِ مےٚ سُہ عادد گوٚو گۄڈنٮ۪تھ گۄڈنِکی دۄہ یُتھُے مےٚ اوٚن تَمہِ دۄہ روٚٹ اَسہِ ییٚتہِ فور شورَس گٔیے اَسہِ یِمَے گارٕ رٔٹنہِ تَتہِ لوٚگ اَصٕل مال لوٚگ تَمہِ دۄہ أسۍ چھِ اَسہِ فُل اکھ تِم چھِنہ اَصٕل تٔتھۍ پٮ۪ٹھٕے تھایہِ اَسہِ تِم ٲسۍ فُل اکھ مٲنتو مےٚ باسان زٕ ترٛےٚ کِلوٗ گاڈٕ ژور کِلوٗ لَگ بگن گاڈٕ تَتھ یَتھ منٛز زَن الگ الگ مطلب بوٚڑ سایِڈ دوٗن کِلوٗ تانۍ گٲڈ بٔڑ تہٕ سَہ اَسہِ مٮ۪کزِم گٔے باقٕے کٔر اَسہِ کٲم تَمہِ پَتَن تِمَن ٲس یِہَے اوٚڑ کِلوٗ یا تَمہِ کَم کَم آسَکھ ٹھیٖک ٹھاک بَجہِ گاڈٕ تہٕ تِم أنہِ اَسہِ سُہ اوس مےٚ گۄڈٕنیُک کراپ اَمہِ پَتہٕ گوٚو مےٚ اَمیُکن سٮ۪ٹھاہ زیادٕ چَسکہٕ تہٕ تَمہِ پَتن کیٚنٛہہ تہِ آسہٕ بہٕ گَرِ تہِ بِہِتھ تہٕ وَنۍ چھُس بہٕ کَران کٲم بہٕ چھُس أمِس یورَے وَنان ہا وَلا ہا آزہا گژھو گاڈٕ رَٹنہِ تہٕ اَسہِ چھِ اَکثَر بہیٚوان درگاہ اَتہِ چھِ آسان لایٹہٕ وایٹہٕ تو تَتہِ چھِ أسۍ بیٚہوان دوٚیِم لَٹہِ کٔر اَسہِ کٲم اَسہِ چھِ بَرابَر کاہِ بَجہِ رٲژ تانۍ بیٖٹھمِتۍ ساڑٕ کاہ درٛیہِ أسۍ دَرگاہ مےٚ باسان تہٕ بہٕ ووٚتُس تَمہِ دۄہ اَکہِ بَجہِ گَرٕ تیوٗتاہ دوٗر گوٚو نیران مگر تَمہِ دۄہ آو مَزٕ واریاہ اَصٕل گاڈٕ واڈ درٛاے اَسہِ ٹھیٖک ٹھاک تہٕ بیٚیہِ آو تھوڑا مَزٕ تہِ ژیر تانۍ وۄنۍ چھِ مےٚ مٔہوے کَرَن تھوڑا عذاب تہٕ تِم یہِ چھُ اَکھ ریٖسَنٹلی بَنومُت نَتہٕ اوس مےٚ کٲم یِہٲے اگر وَنۍ گِنٛدان یہِ سا یہِ کٲم مۄکلاے کٔرِتھ مےٚ اوس آسان یِہوے گِنٛدُن کِرٛکٮ۪ٹ وِکٮ۪ٹ تہٕ بیٚیہِ والی بال یِم زٕ گیمہٕ اوس گِنٛدان اَکثَر تہٕ یہِ اوس مےٚ باسان یِہوے اوس مےٚ ہابی تہِ تَمہِ ساتَن تہِ یی ٲسۍ أسۍ کَران تہٕ تَمہِ ساتَن